سانہِ کٔشیٖرِ منٛز چھِ واریاہ فیمس کشمیری ڈِشز تتھ چھُ مزٕ تہِ تَوَے چھِ تِم فیمس تہِ تِم چھِ واریاہ گۄڈٕنیتھ یۄس بہٕ نام نِم سُہ چھُ روغن جوش یُس روغن جوش چھُ اتھ تہِ چھُ واریاہ مزٕ آسان یہِ چھُ ٹیوٚٹھ آسان اتھ چھُ واریاہ مزٕ آسان دوٚیِم یُس بہٕ ونہٕ سۄ چھِ یکھنی یہِ تہِ چھُ آسان زامٕدۄدس تھوڑا سۄ کٔری ہِش بنٲوِتھ اتھ تہِ چھُ مزٕ آسان گۄشتابا یِم تہِ چھِ تِم مٹن بالہٕ ہِش آسان بنٲوِتھ یِم تہِ چھِ واریاہ کرٛیٖمی آسان بیٛاکھ ہسا حظ چھُ سُہ چھُ دم آلوٗ یہِ تہِ چھُ ٲلون یِوان بناونہٕ ٲلوٕ چھِ یِوان بناونہٕ تتھ چھِ یِوان گرٛیوی بناونہٕ یہِ تہِ چھُ واریاہ پاپیوٗلر مگر یہِ چھُ وجِٹیرین ڈِش اکھ کشمیٖری پُلاو اتھ تہِ چھُ الگے مزٕ آسان اَمیُک یُس مُشُک چھُ سُہ چھُ پوٗرٕ کمبرس منٛز روزان اَمیک یُس اَمِکۍ یِم دانہٕ چھِ آسان بتن ہِنٛدۍ تِم چھِ الگ الگ تَتھ چھُ تیُتھ مزٕ آسان اتھ منٛز چھُ آسان سیفران ترٛٲوِتھ باسمت رایسَس چھُ یِوان یہِ بناونہٕ اتھ منٛز چھُ آسان کشمیری ڈرٛاے فرٛوٗٹ ترٲوِتھ کشمیری سیفران ترٛٲوِتھ بیٚیہِ تھوڑا سٕپایسٕز وٕپایسٕز تہِ ترٛٲوِتھ ہاکھ چھُ یہِ تہِ چھُ واریاہ فیمس لوکل کُزیٖن کٔشیٖرِ ہِنٛز یہِ تہِ چھُ سِمپٕل اَکھ آسان سِمپٕل ٹیسٹی ڈِش آسان یِم تہِ چھُِ تِمن سبٕز لیٖفن یِوان بناونہٕ تتھ چھُ اَسہِ ناو تھوٚمُت ہاکھ تبکھ ماز چھُ یہِ تہِ چھُ آسان فرٛایڈ اکھ ڈِش یہِ چھُ واریاہ ٹکُر آسان بیٚیہِ واریاہ مزٕدار آسان بیٚیہِ ٹیوٚٹھ تہِ آسان تھوڑا بہت یہِ چھُ یِوان کَش کشیٖرِ ہِنٛدِس گیوَس منٛز بناونہٕ اگر أسۍ وَنو بیٛاکھ اکھ ڈِش سۄ چھِ مدُر پۄلاو یہِ چھِ یِوان مٔدرِس بتس بناونہٕ یا مٔدرِس باسمتس بناونہٕ اتھ منٛز تہِ چھُ آسان ترٛٲوِتھ سیفران اتھ منٛز تہِ چھُ آسان ترٛٲوِتھ گھی کٔشیٖر ہُنٛد گھی بیٚیہِ مٹن آسان ترٛٲوِتھ بیٚیہِ مٹن سٕٹاک آسان ترٛٲوِتھ بیٚیہِ ڈرٛاے فرٛوٗٹ آسان کٔشیٖرِ ہُنٛد ترٛٲوِتھ یتھ منٛز أسۍ کاجو چھِ ترٛاوان کِشمِش چھِ ترٛاوان بیٚیہِ تہِ الگ الگ ڈرٛاے فرٛوٗٹ چھِ ترٛاوان ییٚمہِ سۭتۍ یہِ امیُک مزٕ بیٚیہِ زیادٕ لذیٖذ چھُ گژھان کہوٕ آسہِ ساروی بوٗزمُت سُہ تہِ چھُ وا تتھ تہِ چھُ پنُن الگٕے مزٕ کہوٕ چھِ اکھ کشیٖرِ ہِنٛز ٹرٛٮ۪ڈِشنل کشمیٖری ٹی یتھ ونان چھِ کشمیٖر چھُ کہوٕ کہِ وجہ سۭتۍ زاننہٕ تہِ یِوان اتھ تہِ چھُ آسان الگٕے مزٕ اتھ منٛز تہِ چھُ آسان سیفران ترٛٲوِتھ کٔشیٖرِ ہنٛد بیٚیہِ اتھ منٛز چھُ آسان بیٚیہِ زٕ اکھ واریاہ اِمپاٹنٛٹ یا خاص چیٖز تِم چھِ آسان آلمنڈٕس لۄکٕٹۍ عٲل چھِ آسان بیٚیہِ چھُ آسان اتھ منٛز کھنڈٕ پیوٗنٛت تہِ ترٛٲوِتھ وۄنۍ چھُ اکھ چیٖز یِم چیٖز اگر تۄہہِ مِلنو تۄہہِ کوٚت گژھِ پیٚیو پیٚیو گژھٕن بیٚیہِ یِم کتہِ جاے چھےٚ مِلان تہِ مغل دربار چھُ یہِ چھُ سرینگرس منٛز یہِ چھُ فیمس واریاہ وازٕوانہٕ خٲطرٕ اَتہِ تہِ چھِ واریاہ چیٖز مِلان روغن جوش ٲسِن گۄشتاب ٲسِن اَتہِ چھِ یِم چیٖز مِلان بیٚیہِ تہِ چھُ اکھ احدوٗس رٮ۪سٹرٛانٛٹ یہِ تہِ چھُ واریاہ پرٛون اکھ رٮ۪سٹرٛانٛٹ ٹھیٖک چھےٚ اَکھ چھُ اَتہِ چھُ آتھینٛٹِک کشمیٖری کُزیٖن مِلان اتہِ چھُ سورٕے کشیٖرِ ہُنٛد کھٮ۪ن مِلان کشمیٖری چیٖز یِم تہِ ٹرٛٮ۪ڈِشنل چھِ آسان تِم چھِ اتہِ مِلان چاہے یکھنی ٲسِن یا تبکھ ماز ٲسِن بیٛاکھ اکھ حظ چھُ سُہ چھُ وٮ۪جِٹیریَن ڈھابا تَتھ چھِ وَنان أسۍ کِرٛشنو وِشنو ڈھابا یہِ تہِ چھُ سرینگرس منٛز اتہِ چھُ وٮ۪جٹیریَن ڈِشِز یِوان سٔرٕو کَرنہِ اتہِ چھُ نہٕ نان وٮ۪جِٹیریَن پکان کینٛہہ یہِ چھُ سپیشلی ٹوٗرِسٹَن خٲطرٕ آمُت بناونہٕ بیٛاکھ حظ چھُ شامیانہ رٮ۪سٹرٛانٛٹ یہِ تہِ چھُ بُلوارڈ روڈٕ یہِ تہِ چھُ اَتہِ تہِ چھُ مِلان اَتہِ چھُ مِلان روغن جوش واریاہ کشمیری ڈِشِز چھِ مِلان بیٚیہِ چھُ کشمیٖری پُلاو تہِ اَتہِ مَلان چنار رٮ۪سٹرٛانٛٹ چھُ لٔلِت گرٛینٛڈ پیلس چھُ سرینگرس منٛز یہِ چھُ واریاہ اکھ بٔڑ جاے اَتہِ تہِ چھُ سورٕے چیٖز مِلان سٲری آتھٮ۪نٛٹِک چیٖز چھِ اتہِ تہِ مِلان یِم چھِ سٲری چیٖز اٮ۪ویلِبٕل آسان